مےٚ چھِ ناو عاصف بِلال پیٖر بہٕ چھُس روزان بابا گُںٛڈ تھِروٗ گاندَربَل مےٚ چھِ پرٛیمری ایٚجوکیشَن کٔرمٕژ گورمٮ۪نٛٹ پرٛایمری سکوٗل بابا گُنٛڈ تمہِ پَتہٕ گوس بہٕ سدیٖق میٚموریل ییٚتہِ مےٚ مِڈَل پاس کوٚر ہاے ہاے سکوٗل کوٚر مےٚ علَمدار یُس گاندَربَل دٔدرہُمہ گاندَربَل چھِ تمہِ پَتہٕ گوس بہٕ ہایر سکیٚنٛڈرٛی ییٚتہِ مےٚ ٹی ڈی سی پاس کوٚر پَتہٕ ٹی ڈی سی پاس کوٚر مےٚ میٚڈِکَل پٕلَس میتھَس منٛز تمہِ پَتہٕ گوس بہٕ کالج ییٚتہِ مےٚ میٚڈِکَل روٚٹ یَتھ منٛز مےٚ زالجی باٹنی کیٚمِسٹِرٛی اوس مین سَبجَکٹٕس زٕ ساس زٕتووُہَس منٛز مۄکلٲو مےٚ گرٛیٚجویشَن تمہِ پَتہٕ لوگ مےٚ آیۍ ٹی آیۍ کَرُن مےٚ چھِ واریاہ ہابی یِمو منٛزٕ مےٚ بیٹ بال گِنٛدُن چھِ زیادٕ خۄش گژھان بیٚیہِ چھُس بہٕ بیٹ بال گِنٛدنَس سۭتۍ سۭتۍ چھُس بہٕ واریاہَن کِرکٹرٛن تہِ فالو کَران یِمو منٛز بابر اعظم وِراٹھ کوہلی سَچِن ٹٮ۪نڈوٗلکَر چھِ یِم کھِلٲڑۍ چھِ مےٚ واریاہ خۄش گژھان تہٕ بہٕ چھُس یِمَن ہِنٛدِس نقشے قدمَس پٮ۪ٹھ پَکان گِنٛدنَس سۭتۍ سۭتۍ چھِ مےٚ پَرُن تہِ گژھان خۄش بہٕ چھُس واریاہ کِتاب پَران بیٚیہِ نِوٕز پیپَر وِوٕز پَر چھُس بہٕ وۄنۍ ڈیلی پَران میٛٲنۍ چیٚس چیٚسہٕ منٛز چھُس بہٕ واریاہ مٲہِر تہٕ مےٚ سۭتۍ چھِنہٕ ہیٚکان کٕہٕنۍ تہِ زیٖنِتھ چیٚس گوٚو مےٚ لَکچارٕ پٮ۪ٹھَے گِنٛدان تہٕ بہٕ گوس شوقیٖن چَسُک بیٚیہِ چھِ مےٚ پَرُن تہِ وارایاہ شوق بہٕ چھُس آسان دۄہَے دۄہَے نَیہِ نَیہِ کِتاب پَران بیٚیہِ دۄہَے اخبار اگر واتہِ اخبار پَران بیٚیہِ اگر میٚگزیٖن چھُس بہٕ اَنان ہَفتَس ہَفتَس منٛز اَکہِ لَٹہِ تہٕ پَران چھُس بہٕ آسان میٚکزیٖن بیٚیہِ چھُس بہٕ آسان پَران نَیہِ نَیہِ چیٖز ہیٚچھنا ہیٚچھنٕچ کوٗشِش تہٕ کَران بہٕ چھُس روزان بابا گُنٛڈ یُس واریاہ خوٗبصوٗرت جاے چھِ یہِ چھِ واریاہ اَصٕل محلہٕ ییٚتِکۍ نظارٕ چھِ واریاہ خوٗبصوٗرت ییٚتہِ چھِ زیادٕ تَر زٔمیٖندار روزان ییٚتہِ چھِ ییٚتِکۍ ماحول چھِ واریاہ اَصٕل میوٚن میوٚن مول چھِ اَکھ مُلٲزِم تہٕ میٛٲنۍ موج چھِ گَرِ کٲم کَران بیٚیہِ چھِ میوٚن بیٚیہِ چھِ اَسہِ گَرِ زٔمیٖن چھُ أسۍ آسان زٔمیٖندٲری کَران مےٚ چھِ بوے اَکھ بیٚیہِ بیٚنہِ اَکھ یُس بوے چھِ سُہ چھِ مُلٲزِم یُس بیٚنہِ چھِ سۄ چھِ ڈاکٹرٛی پَران